ہیٚلو تُہۍ چھُو حظ یہِ درگاہ سومو سٹینٛڈ پؠٹھ مےٚ حظ ٲس راتھ کٔرمٕژ یہِ کیب آرڈَر اَسہِ اوس پَہلگام گژھُن چَکرَس مگر سُہ نہ حظ آو نہٕ وٕنۍ کینٛہہ تہٕ ژِیَر تہِ گوٚو یَپٲرۍ لگ بگ گوٚو تٔمِس لیٹ ڈۄڈ گنٛٹہٕ تُہۍ ؤنۍ دو مےٚ اکھ کَتھ چھُ کَتی نَفَر اگرے أمِس اَسہِ راتھ منٛز سُلے چھُ نیرُن پَتہٕ اگرے أسۍ ژیٖرۍ واتو پہلگام پَتہٕ چھُنہٕ تتہِ مَزٕ آسان کینٛہہ وارِہَن جایَن گژھُن تہٕ مگر چھُنہٕ سُہ نوٚنُنٕے تُہۍ ؤنۍ تو مےٚ یہِ کیازِ چھُ یوٗت لاپَروا یہِ کیازِ آونہٕ بیٚیہِ چھُنہٕ وۄنۍ کَرِ اوس سَہل وَنہِ ہا بہٕ کَتہِ چھُس کال ٲسِس أسۍ کرَان مگر سُہ چھُنہٕ کال تہِ تُلٲنی تٔمِس چھُ فون یِوان سُچ آف تہٕ صُبحو پؠٹھ ووٚنۍ تٔمِس کال کَرَان تُہۍ کٔرِو کٲم یا کٔرِو تُہۍ تٔمِس کَنٹیکٹ ژٕ کَتہِ چھُکھ تُہۍ ییٚمِس چھِ دَپان وَل یہِ نَتہِ سوٗزِو تُہۍ جلدی فِل فور نوٚو ڈرٛایِوَر تِکیٛازِ اَسہِ گوٚو ژیَر اگرَے ژیَر گژھِ تہٕ تیٚلہِ یی نہٕ پَتہٕ تَتہِ چھُنہٕ یِوان پَتہٕ لاسٹ اَسہِ چھُ واریاہَن جایَن گژھنَس أسۍ ہؠکو نہٕ پَتہٕ کُنُے وٲتِتھ اسی لیے کٔرِو تُہۍ پَننِس ڈرٛایوَرَس سۭتۍ کَنٹیکٹ تُہۍ ؤنِو تٔمِس یُس تۄہہِ راتھ اوس بُک کرمٕژ تُہۍ ٲسِو بُک کٔرۍ مٕتۍ یِتھ پٲٹھۍ ییٚمہِ حظ یاسِر صٲبَن تہٕ تِہنٛدِو گرِکِیوٗ جُنَید احمدن اوسٕس کوٚرمُت سُہ کیاہ چھِ اَتھ وَنان بُک تُہۍ ؤنِو تٔمِس یی سُہ تٔمِس حظ سُہ یُس بہٕ فون کَرَان تہٕ تور وٲتِو سُہ جلدی نَتہٕ سوٗزِو تُہۍ أسۍ بدَل ڈرٛایٚوَر